سِنٛگِنٛگ اِنسٹرٛوٗمٮ۪نٛٹ چھِ واریاہ مگر مےٚ چھُ گژھان گِتار خۄش کیٛازِکہِ ییٚلہِ أسۍ گِتار چھِ یوٗز کران تَمہِ سۭتۍ چھُ سٕٹرٛس گژھان دوٗر تہٕ بیٚیہِ چھُ سُہ ہر کُنہِ میوٗزِک یُس اَسہِ آسان چھُ ہر کُنہِ قٕسمہٕ کِس میوٗزِکس منٛز گژھان یوٗز ٹرٛٮ۪ڈِشنل آسہِ رِجنل آسہِ فاک آسہِ ہر کانٛہہ یُس تہِ میوٗزِک سِسٹم چھُ تَتھ منٛز چھُ گژھان گِتار یوٗز تہٕ گِتار چھُ بیٚیہِ اَمہِ سۭتۍ چھُ بیٚیہِ سۄ موٹر فاین یِم اَسہِ چھِ تِم چھِ اَسہِ گژھان ٹھیٖک سٕٹرٛس چھِ گژھان دوٗر تہٕ گِتار چھُ مےٚ گژھان واریاہ